پارَک بَناوُن چھِ سؠٹھاہ سَکھ اَسہِ چھُ باسان کہِ یہِ چھُ سَہَل مگر یہِ چھِ بَناؤنۍ واریاہ سخ تِکیٛازِ اَتھ چھِ لَگان واریاہ محنت تہِ مگر ییٖژاہ محنت کَرو تیوٗتاہ چھُ یہِ پَگہہ یہِ شوٗبان تہٕ اَسہِ باسہِ وَلہٕ اوٗرۍ چھِ گاسہٕ تھاوہوس منٛز یا پوش وَوہوس نہٕ درٛمنَس واتو نہٕ کَٹٲے دِمو نہٕ درٛمنَس سۄ باسہِ نہٕ تیٚلہِ پارَک اگر نہٕ أسۍ یِم چیٖز اگر نہٕ أسۍ یہِ کَرو اَسہِ چھِ ضٔروٗری زِ ییٚلہِ أسۍ درٛمُن چھِ وَوان تَتھ چھُ واتُن تَتھ چھُ سَگ دیُن تَمہِ پَتہٕ چھِ أسۍ کَران کٲم أسۍ چھِ پوشہٕ کُلۍ وَوان پوشہٕ بیڈ بَناوان پَتہٕ ییٚلہِ پوش تہِ یِن أتی چھِ أسۍ پَتہٕ تَتھ سَگ دِوان اَصٕل پٲٹھۍ گاسہٕ تُل تہِ چھِنہٕ أسۍ تھاوان تَتھ منٛز کِہیٖنۍ نہٕ یہِ چھےٚ واریاہ سخ کٲم میانہِ اَنداز چھِ واریاہ سا کیازکہِ بہٕ چھَس کَران پارکہِ سۭتۍ مےٚ چھِ گَرَس منٛز اَکھ لَکٹِکہِ پارک چھےٚ تہٕ مگر چھےٚ تَتھ سۭتۍ چھُ مےٚ ٹایِم لَگان سؠٹھاہ